أسۍ یا سا ییٚمہِ ساتہٕ تہِ زٔمیٖن ہیٚوان یا کٕنان چھِ اَتھ چھِ گورمیٚنٛٹَن تیٖژاہ تَفاوتھ تھٔومٕژ توٗتاہ مُشکِل چھُ یِوان أمِس زٔمیٖن دارَس چاہے أمِس زٔمیٖن کٕنُن آسہِ یا ہیٚون چھُس آسان أمِس چھِ واریاہ زیادٕ مُشکِلات یِوان کاغذ بَناونَس منٛز تہٕ ییٚمہِ کِنۍ أمِس یہِ تہِ جمع پوٗنجی آسان چھُ یہِ ہسا چھُ تہِ سُہ سورُے اَتھ لگان کاغذ بَناونَس یا ییٚمِس ہیٚون چھُ آسان یہِ زٔمیٖن سُہ چھُ کران کٲم تٔمِس چھُ آسان تٔمِس تہِ چھُ واریاہ خۄشکیٚتھ کھسان اَتھ یہِ زَن پَتہٕ کاغذ بَناوانَس منٛز کیٛاہ ییٚتہِ ہسا چھِ گۄڈٕنیٚتھٕے زٔمیٖنہِ ریٹ واریاہ ہاے گژھان وۅنۍ یُس سُہ مَجبوٗر اِنسان چھُ آسان زٔمیٖن کٕننہٕ خٲطرٕ کُنہِ تہِ عام چاہے تٔمِس گرِ خاندر آسہِ کَرُن یا کُنہِ جایہِ کیٚنٛہہ بَناوُن آسیٚس تہٕ سُہ چھُ مَجبوٗر آسان یہِ زٔمیٖن کٕننہٕ خٲطرٕ تہٕ تٔمِس ہسا چھِ پَتہٕ تیٖتیٛاہ پونٛسہٕ اَتھ لگان کاغذ بَناونَس کہِ یوٗتاہ سُہ تٔمِس واریاہ زیادٕ مُشکِلات چھِ یِوان توٗتاہ چھُس نہٕ پَتہٕ اَتھ زٔمیٖنَس آ اورٕ مۅل آسان کیٚنٛہہ تہِ یا ہیٚنہٕ وٲلِس تہِ چھِ واریاہ مُشکِلات گژھان اَتھ ہسا پَزِ گورمیٚنٛٹَس کَرٕنۍ کٲم کہِ نَظرِثٲنی کَرٕنۍ تاکہِ یِم لُکھ چھِ ہیٚنہٕ وول چھُ یا کٕنن وول چھُ دۅنوَے چھِ آسان مَجبوٗر اَتھ ہسا پَزِ گورمیٚنٛٹَس وُچھُن کہِ فیس کَم گۄڈٕنیٚتھٕے فیٖس کَم کَرُن تاکہِ یِم مُشکِلات یِنۍ نہٕ یِمن پیش کیٚنہہ تہِ بیٚیہِ ہسا پَزِ گۄڈٕنیٚتھٕے یا وُچھُن کہِ أمِس ہیٚنہٕ وٲلِس یہِ چھا زٔمیٖن مےٚ ہیٚون لایَق اَتھ چھا کاغذ یا یہِ ما چھِ چرٲے کیٛازِ کہِ یَتھ ہسا بَناوُکھ نوٚوُے وۅنۍ گورمیٚنٛٹَن یہِ کہِ برٛونٛہہ ٲسۍ دِوان سِٹیٹ لینٛڈَس پیٚٹھ بَناونہٕ مَکانہٕ وۅنۍ یُس یہِ جمع پوٗنجی أمِس اِنسانَس آسان چھِ یا سۄ چھِ سٲرٕے یہِ کَمٲے أتھۍ مَکان بَناونَس منٛز کٔر یِم یہِ خرٕچ وۅںی چھُس اَز گورمیٚنٛٹ وَنان نہ سا یہِ ترٛاو سا یلہٕ یہِ ہسا چھُ میٛون زٔمیٖن آ ڈِمولِسٹیٚشن ڈِمولِشن چھِ کَرٕنۍ کیٛازِ کہِ ییٚمِس یُس یہِ مَکانہٕ بَنوومُت چھُ آسان أمۍ چھُ آسان سورُے پَنُن خَرٕچ کوٚرمُت أمۍ چھُ آسان پتاہ کہِ پَنُن جاداد تہِ کٔنمُت پَنُن پَنُن پان خَتٕم کوٚرمُت یہِ مَکان بَناونس منٛز تہٕ لون آسان کوٚڑمُت پَنُن پان آسان کٔنمُت بینکَس أکِس بیٚیِس وۄزُم ہیٚوان تہٕ بَناوان یہِ مکان مَگر پَتہٕ ہسا چھُ گۄڈنیٚتھٕے أمِس اَتھ فیٖس لگان گۄڈٕنیٚتھ ہسا چھِس وَنان گورمیٚنٛٹکین نہ یہِ ترٛاو سا یلہٕ یہِ دِ سا اَسہِ سُہ کیٛاہ کرِ یِم چیٖز ہسا پَزن گورمیٚنٛٹَس وُچھِنۍ کہِ یِم یِم اِنسان یِم کوٚت گژھَن ؤنکیٚنس واریاہ زیادٕ مُشکِلات چھِ یِوان یِمَن یہِ ہیٚنہٕ وٲلِس تہِ پَزِ وُچھُن کہِ ہیٚنہٕ وٲلِس تہِ پَزِ وُچھُن کہِ یہِ زٔمیٖن چھا ٹھیٖک مےٚ ہیٚون کٲنٛسہِ ہُنٛد یہِ ما چھُ اَدلہٕ بَدلہٕ کٲنٛسہِ ہُنٛد مےٚ دِوان کیٛازِ کہِ یِم چیٖز تہِ چھِ گژھان واریاہن جاین کہِ اَتھ اَتھ چھا کاکُد أمۍ سٕنٛدی ناوٕ چھا یہِ یُس مےٚ یہِ کٕنان چھُ کِنہٕ بدل چھُ کٲنٛسہِ ہُنٛد کِنہٕ أمۍ چھُ کِنہٕ دۄنٛکھس منٛز چھُ مےٚ یہِ اَنان تہٕ دِوان چھُ کیٛازِ کہِ واریاہ زیادٕ چھِ وۅنۍ یَتھ آ درٛال مَتے مٕتۍ یِم زٔمیٖن ہیٚوان کٕنان چھِ یا دۄنکھٕ دٔری کران چھِ ییٚمِس اِنسانَس سۭتۍ یہِ اِنسان چھُ یِمن پیٚٹھ بروسہٕ کران کہِ نہ یہِ ہسا چھُ ٹھیٖک اِنسان کہِ یِم ہسا یہِ ہسا چھُ پَنُن زٔمیناہ دِوان مَگر أمِس تہِ پَزِ واریاہ گۄڈٕ یہِ وُچھُن کہِ یہِ زٔمیٖن چھا أمۍ سُنٛدُے بہٕ ہیٚکاہ یہِ اَتھ منٛز پَگاہ کیٚنٛہہ بَنٲوِتھ اَتھ چھا کانٛہہ تیُتھ کاکُدا یُتھ نہٕ مےٚ پَگاہ گورمیٚنٛٹ یِیہِ ولہٕ ترٛاو سا یہِ زٔمیٖن یلہٕ اَتھ پیٚٹھ چھُے نہٕ ژےٚ کانٛہہ حق یہِ چھُ سوٚن تہٕ مَگر گورمیٚنٛٹَس ہسا پَزِ وُچھُن کہِ گۄڈٕنیٚتھٕے فیٖس کَرُن اَتھ کَم یِم کاغذ بَناونَس منٛز بیٚیہِ ہسا چھِ رِشوت گژھان اَتھ منٛز جیسے پَٹھوٲرۍ چھِ یِم یِمن ہسا پَزِ نہٕ یہِ رِشوت رَٹٔن أمِس دَپُن یہِ چھِ ہُہ یُتھ زٔمیٖن تیُتھ زٔمیٖن کیٛازِ کہِ پَتہٕ ہسا چھُ یہِ اکھ اِنسان مجبوٗر گژھان یہِ أمِس پَھٹوٲرِس پوٚنٛسہٕ دِنہٕ موٗجوٗب یہِ چیٖز ہسا گژھِ نہٕ کَرُن گژھُن کیٚنٛہہ تہِ آ کیٛازِ کہِ یہِ ہسا چھُ ظُلم أکِس زٔمیٖن دارَس سۭتۍ چاہے سُہ کٕنَن وول آسہِ تٔمِس تہِ چھُ یہِ پَٹھوٲرۍ لوٗٹان یُس وۅنۍ ہیٚنہٕ وول آسہِ أمِس تہِ چھِ یہِ لوٗٹان دۅنوٕنی اَنٛدٕ چھِ یِم پنہٕ أمنٕے زٔمیٖن دارسٕے پیٚوان یہِ فیس کرُن یِم چیٖز ہسا گژھَن نہٕ گژھٕنۍ کیٚنٛہہ تہِ